مےٚ اَنے فون اکھ تَتھ چھُ ناو سیمسنگ سُہ چھُ واریاہ اَصٕل فون تَمیُک یُس کیمرا چھُ سُہ تہِ چھُ واریاہ اَصٕل تَتھ چھِ بیٹری پِک اَپ تہِ واریاہ اَصٕل مَگر تَتھ چھُ اکھ چیٖز خرٲبی کہِ تَتھ سُہ چھُ واریاہ زیادٕ گرمان